وعلیکُم سلام ٹھیٖک پٲٹھۍ حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک شُکُر خُدایَس کُن دانہِ اوسیہِ کٕنُن آ بٕے دانہِ ہٮ۪وان ژٕ وَن مےٚ کوٗتاہ چھُے ژےٚ دانہِ کوٗتاہ چھُے ژےٚ دَہ وُہ کوینٛٹَل ژےٚ چھُیا تاپھ واپھ دیُتمُت اَتھ نہَ بِذٲتی ما چھُ پَتہٕ مِشیٖن پٮ۪ٹھ نیرٲنی تَوَے یہِ چھِ گژھان واریاہ مُشکِلات تتھ تَوَے پَتہٕ چھِ تَتہِ ٹایِم لَگان اَتھ اَسہِ چھِنا اَسہِ چھِ بِزنِسٕے یِہَے تتھ چھِ واریاہ ٹایِم گژھان پَتہٕ اَہَن حظ آ وۅنۍ ؤنِو تۅہہِ تۄہہِ کوٗتاہ چھُو مان ژٕ ییٚمہِ حِسابہٕ تۄہہِ دانہِ آسٮ۪و نا تۄہہِ دَہ کوینٹَل آسٕنَوا وُہ کوینٹَل آسٕنَوا تٔمی حِسابہٕ گژھِ ریٹ وُہ کوینٹَل چھا او ژٕ وَن مےٚ ژےٚ کیٛاہ چھُے ژےٚ کیٛاہ دیُت ہَے اورٕ تہٕ پَتہٕ وَنے بہٕ ژےٚ پَنٕنۍ ریٹ مان ژٕ دَہ یُس یہِ دا دانہِ کوینٹَل چھُنا یہِ چھُ کوینٹَل حِساب رَٹان کوینٹَل گٔژھی ژےٚ باہ شیٚتھ رۄپیہِ گٔژھی ژےٚ کوینٹَل یا یہِ چھِ جٮ۪نوَن ریٹ باہ شیٚتھ

سداہ شیٚتھ مگر اَسہِ تہِ گژھِ نا برٛونٛہہ کُن پَکُن کار یہِ ما چھُ آسان وُچھ سا ژےٚ ہا وُچھ سا ژےٚ ہٮ۪مہوے أسۍ اَتھ وُچھ اَتھ کۭژاہ موٚزوٗری چھِ لَگان پَتہٕ تَمہِ منٛزٕ کیٛاہ اَسہِ چھِ

اَتھ چھِ گاڑِ کِرایی چھِ اَتھ لگان لَگ بَگ لَگَن اَتھ سَتھ ساس

وُچھ سا ژٕ چھُکھ وَنان سداہ شیٚتھ یہِ گژھِ زیادٕ چھُنا گژھان اَسہِ تہِ ما گژھِ نۄقصان گژھُن ژےٚ تہِ گَژھُن کیٚنٛہہ اَسہِ تہِ ژےٚ تہِ گٔژھی نہٕ گژھُن کیٚنٛہہ تہٕ مےٚتہِ گژھِ نہٕ کیٚنٛہہ أسۍ گژھو دۄنوٕے بَچِنۍ وُچھ یارا نہَ لاسٹہٕ ڈےٚ ہے مان ژٕ وَنٕے بہٕ ژےٚ ژۄداہ شیٚتھ ژۄداہ شیٚتھ ژۄداہ شیٚتھ